شِیَر مارکٮ۪ٹ ہسا چھُ آسان اَکھ اَصٕل مارکٮ۪ٹ یَتھ منٛز اَکھ اِنسان پانہٕ اِنوٮ۪سٹ کٔرِتھ شِیَر چھُ ہٮ۪وان تہٕ تِمَن شیرَن ہُنٛد مارکٮ۪ٹ پرٛایِز چھُ پَتہٕ ڈِٹَرمایِن کَران أمۍ سُنٛد پرٛافِٹ یا لاس نہ پرٛٮ۪زَنٹ کَنڈِشَن منٛز وٕنۍکٮ۪ن چھُ اِنفِلیشَن واریاہ زیادٕ مارکٮ۪ٹ چھُنہٕ سٕٹیبٕل کیٚنٛہہ تَمہِ سۭتۍ چھُ مےٚ یہِ تَران سَمٕج زِ زَن پرٛٮ۪زَنٹ سِنیریووَس منٛز شِیَر مارکٮ۪ٹٕکۍ کَنڈِشَن چھِ فٕلَکچٕویشَن چھِ واریاہ زیادٕ واریاہ زیادٕ کیٚنٛہہ سٮ۪کیوٗرِٹیٖز کیٚنٛہہ چھِ تِم شِیَر یِمَن منٛز اَصٕل اِنٹرٛسٹ چھُ میلان اِنسانَس پرٛافِٹ چھُ میلان لایِک دَپان چھُ وٕنۍکٮ۪ن خاص کَر گولڈ چھُ تَتھ چھُ تویتہِ ویلِو بَڑان تَتھ چھُنہٕ تیوٗتاہ کَم گژھان کیٚنٛہہ مگر اَکثر چھُ وٕنۍکٮ۪ن فٕلَکچُویشَنٕز واریاہ زیادٕ تہٕ وٕنۍ کہِ کِس دورَس منٛز آیے اَکھ بٔڑ بار فٲہدٕ یِم زَن ڈِجٹَل ایپہٕ آیہِ وٕنۍکٮ۪ن آن لایِن ٹرٛیڈِنٛگ چھِ گژھان اَتھ پٮ۪ٹھ اوس یہِ فٲہدٕ زِ اِنسانَن ییٚمۍ ساتہٕ وٕچھیو سُچ آن کَرُن یا سُچ آف کَرُن سُہ اوس پنٛنِس اَتھَس منٛز یا اِنسان یَتھ ٹایمَس فرٛی آسہِ ہا تَتھ ٹایمَس کَرِہا سُہ شِیَر مارکٮ۪ٹَس پٮ۪ٹھ کٲم مگر یوٗتاہ زیادٕ یہِ فٲہدٕ تہِ چھُ دِوان کیٚنٛہہ لُکھ یِم نہٕ اَتھ منٛز اٮ۪ویَر چھِ آسان یِم نہٕ اَمِکۍ واریاہ اٮ۪کٕسپٲٹ چھِ آسان کیٚنٛہہ تِمَن چھِ ہٮ۪کان اَتھ منٛز نۄقصان تہِ گٔژھِتھ گوٚو شِیَر مارکٮ۪ٹَس منٛز چھُ تٔمِس اِنسانَس فٲہدٕ یُس زَن اَمیُک اٮ۪کٕسپٲٹ آسہِ ییٚمِس زَن مارکٮ۪ٹٕچ پَتَہ آسہِ یُس زَن مارکٮ۪ٹ زانان سَمجَن اَصٕل پٲٹھۍ آسہِ سُہ ہیٚکہِ اَمیُک فٲہدٕ تُلِتھ مگر یِم زَن اَنزان لُکھ چھِ تِمَن ہِنٛدۍ خٲطرٕ شِیَر مارکٮ۪ٹ واریاہ زیادٕ رِسکی آ اَگر وٕنۍکٮ۪ن اِنسان کَرِ کوٗشِش ہیٚچھِ ہیٚچھنہٕ پَتہٕ ہیٚکہِ سُہ پنٛنہِ فونہٕ پٮ۪ٹھٕے پانَے ٹرٛیڈِنٛگ کٔرِتھ تہٕ اَصٕل فٲہدٕ تُلِتھ